سلام علیکُم آ تُہۍ چھُو حظ سٮ۪کھ کٕنان سٮ۪کھ چھَو حظ تۄہہِ کیٚنٛہہ آ مےٚ حظ ٲسۍ نِنۍ سیٚکہِ ٹرٛٮ۪کٹَر زٕ بَنہٕ نہَ حظ اَچھا کاج برٛونٛہہ یِما ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ